وٕنکیٚنس یۄس وٕنکیٚن کَرَنٹ ٹایمَس منٛز یۄس وٕنکیٚن نِوٕز چھِ اِنٹرَسٹِنگ سۄ چھِ یہِ کہِ اسرایٖلَس تہٕ فَلَستیٖنَس درمِیان یُس وٕنکین جَنگ چھُ چَلان کیاہ وَنو مطلب وٕنکیٚن چھُ سُہ جَنگ چَلان تمَن درمِیان کہِ خۄداے رٔچھِنۍ خۄداے کٔرِنۍ رحمٕے اَگر نہٕ سُہ پَنٕنِس رَحمَس پٮ۪ٹھ آسہِ تُہۍ وٕچھِو تٔمۍ فَلَستیٖنَس منٛز غازا حظ منٛز تٔمۍ شُرۍ کۭتیاہ کٔرِکھ مٲرِکھ تَتہِ کۭتیاہ بٔڑٕ بَچہٕ لَکٕٹۍ جَوان زَناننہٕ کۭتیاہ ژھٕنِکھ مٲرِتھ وٕنکیٚنَس اِسرٲیِل کِتھ پٲٹھۍ چھُ تِمن پٮ۪ٹھ بَمب اٮ۪ٹریک کران باقٕے چیٖز مطلب تمَن پٮ۪ٹھ تمَن اسرایٖلَن کۭتیاہ چھِ وٕنکیٚن سَپوٹَس منٛز مَگر یورٕ چھُ فَلَستیٖنَس تہِ واریاہ زیادٕ سَپوٹَس منٛز دعا دۄیہِ خٲر سۭتۍ تِہُند مطلب چھُ سُہ وٕچھِتھ چھُ اِنسانَس وَدُن یِوان تِہنزٕ حالَت وٕچھِتھ تَتہِ کِتھ پٲٹھۍ چھِ مطلب تٔمۍ مَکانہٕ واریاہ بِلڈنگہٕ کِتھ پٲٹھۍ چھِ تَباہ گژھان تٔمۍ اِنسان کِتھ پٲٹھۍ مارنہٕ چھِ یِوان تَتہِ مطلب سُہ وٕچھِتھ سُہ سِنیریو وٕچھِتھ سُہ حالات وٕچھِتھ چھُ وٕنکیٚن مطلب سیوٚد وَدُن یِوان تہِ وٕچھِتھ مطلب یہِ چھُ یَژھان کہِ کٲنسہِ مہ ہٲیِنۍ تِتھۍ دۄہ یہِ مطلب یہِ وٕنکین تَتہِ حالت چھِ